آ مےٚ ہَسا چھِ پَتاہ تکیازِ یُس ہَسا ڈِسٹرک بارہمُلہ چھ ییٚتہِ ہَسا چھِ ییٚتہِ ہَسا چھِ واریاہ صحت اَفضا مقام شرنٛز فال چھِ حال حالٕے بَنٲوٕکھ یَپٲر بیاکھ اکھ پارک یتھ أسۍ ایٖکو پارک چھِ وَنان ییٚلہِ ہَسا یَپٲر ٹیورِسٹ یِوان چھِ یُس ہَسا تِہُنٛد گایِڈ چھُ ییٚتٮ۪ن ہَسا چھِ واریاہ تِم گَرٕ مَطلَب کہِ یُہُنٛد گَرٕ واریاہ مَطلَب کہِ تمو چھُ سُہ گَرٕ تِتھ تمہِ آیہِ بَنومُت سُہ ہَسا چھِ بَنان باسان گیٚسٹ ہاوُس تِم یِم ہَسا ٹیورسٹ چھِ سُہ ہَسا چھ تِمو دیُتمُت وۄنۍ کِراے پٮ۪ٹھ وۄنۍ ییٚلہِ کانٛہہ گایِڈ چھُ آسان ٹیوٗرِسٹَن گایِڈ کَران تِم ہَسا چھِ تِمَن سۭتۍ گۄڈے آسان کتھ کٔرمٕژ اَگر ژےٚ ٹیوٗرِسٹ اورٕ آسنے سون گَرٕ چھُ یِتھ پٲٹھۍ مَطلَب یہِ چھُ سون گَرٕ ژٕ دِی زِ یہِ ٹیوٗرِسٹَن کِراے پٮ۪ٹھ یُتھ تِم ییٚتہِ ہیٚکَن روٗزِتھ تتھ گَرٕ تِمَن گَرَن مَنٛز ہَسا چھِ سٲرٕے فیسَلٹی ایٚولیبٕل مِثال کے طور پَر تَتہِ چھِ واش روٗم تہِ تَتہِ چھِ کِچَن تہِ تَتہِ چھِ بیٚڈ روٗم تہِ مَطلَب سٲرٕے فیسَلٹی ہَسا چھِ تَتہِ ایٚولیبٕل یۄس یِمَن ٹیورِسٹَن ہٕنٛدۍ خٲطرٕ آسن گَژھِ میٲنِس ہَمساے گامَس مَنٛز ہَسا چھ پانٛژھ شیٚے گَرٕ مَطلَب مےٚ ہَمسایی چھِ پانٛژھ شیٚے گَرٕ یِمو ہَسا پَنٕنۍ گَرٕ چھِ دِتمٕتۍ یمنٕے کِرایَن پٮ۪ٹھ تکیازِ تِم ہَسا چھِ واریاہ امیٖر تٔریٖن لُکھ تمو حظ چھِ أڑۍ گَرٕ دِتمٕتۍ کِراے پٮ۪ٹھ تہٕ تٔتی ہَسا چھِ تِمَن ہَسا چھ تَتہٕ پرٮ۪تھ کانٛہہ فیسَلٹی ایٚولیبٕل بیٚیہِ ہَسا چھ تِمَن تَتہِ پرٮ۪تھ کانٛہہ سٔروِس تہِ ایٚولیبٕل موبایل سٔروس چھَکھ ایٚولیبٕل گاڑٕ سٔروس چھَکھ ایٚولیبٕل مَطلَب اَگَر تِمَن کھیٚن چیٚن آسہِ راشَن سٔروس تہِ چھِ ایٚولیبٕل تٔتی ہَسا چھِ تہٕ بیٚیہِ ہَسا چھِ مَطلَب یِم ہَسا یِم ٹیٚورِسٹ یٚتہِ روزان چھِ پٔتمہِ لَٹہٕ ہَسا ٲسۍ ییٚتہِ ٹیٚوٗرِسٹ سٲنِس مَحلَس مَنٛز پَتہٕ ہَسا ووٚن تِمو اَسہ گوٚو واریاہ خۄش ییٚتہِ روزُن تکیاز أسۍ ٲسۍ پٔتمہِ لَٹہٕ بَڈگام ڈِسٹرکَس مَنٛز أکِس جایہِ تَتہِ نَسا ٲسۍ نہٕ تِژھ فیسَلٹی کِہیٖنۍ نہٕ یِژھ ییٚتہِ چھِ پَتہٕ ہَسا ییٚلہِ تِم گٔے پَتہٕ ہَسا ٲسۍ تمو پَتہٕ ہَسا ٲسۍ تِہٕنٛدی رِشتہٕ زَہرہ آمٕتۍ مَطلَب کہِ یور کٔشیٖر مَطلَب کہِ پھیرنہٕ پَتہٕ ہَسا روٗدۍ تِم تہِ ییٚتہِ تمو حظ دوٚپ ییٚتہِ ٲسۍ پٔتمہِ لَٹہٕ سٲنٛۍ یِتھ پٲٹھۍ تمو دوٚپ تَتہِ چھُ واریاہ بہتٔریٖن مَطلَب کہِ فیسَلٹی توٗرۍ گٔژھو پَتہٕ ہَسا آیہِ تِم تہِ توٗرۍ اسہِ ہَسا چھ ییٚتہِ پرٮ۪تھ کانٛہہ سۄ مَطلَب کہِ سٔروِس تھٲمٕژ ایٚولیبٕل موبایل سٔروس چھِ یِمن گاڑٮ۪ن ہٕنٛز سٔروِس چھِ یمہِ سٔروِس ہٕنٛز یِمَن ضروٗرَت چھِ سۄ ہَسا چھِ ییٚتہِ یِمَن ایٚولیبٕل بیٚیہِ ہَسا چھِ ییٚتہِ ہوٹَل تہِ بٔڑۍ بٔڑۍ ہوٹَل تہِ ہَسا چھِ ییٚتہِ ییٚتہِ یِم ٹیورِسٹ راتَس روزان چھِ دۄہَس چھِ آسان یِم اورٕ یورٕ تہٕ شامَن رات گُزارنہٕ خٲطرٕ چھِ یِم ییٚتہِ تہِ بیٚیہِ ہَسا چھِ وَ ہَسا چھِ یُس ہَسا سٲنۍ مَطلَب کہِ سون یہِ قوم چھُ یِمو ہَسا چھِ بنٲمٕتۍ بٔڑۍ بٔڑۍ گیٚسٹ ہاوُس مَطلَب کہِ یِم ہَسا چھِ وَنان یِم یِم سَیاح چھِ ییٚلہِ یِم کٔشیٖرِ چھِ یِوان سانِہ یُس یۄس سانۍ کٔشیٖرِ ہٕنٛز فایناشل فاینانشَل کَنڈِشَن چھِ سۄ ہَسا تتھ تتھ مَنٛز ہَسا چھُ ہُریٚر گَژھان ییٚلہِ یِم سَیاح سون کٔشیٖرِ یِوان چھِ تمو ہَسا چھِ أڑۍ گیٚسٹ ہاوُس تِتھ تہِ بَنٲمٕتۍ مَطلَب تِمَن ہَسا چھِ تِم آسان فری تَتہِ نَہ سا چھُنہٕ تِمَن آسان کُنہ قسمُک مَطلَب کہِ خَرچی وَرچی دِنۍ کہیٖنۍ بیٚیہِ ہَسا چھُ آسان تِمَن مَنٛز پرٮ۪تھ کُنہِ پرٮ۪تھ کینٛہہ مَطلَب کہِ ایٚولیبٕل پرٮ۪تھ کانٛہہ پرٮ۪تھ کانٛہہ چیٖز پرٮ۪تھ کانٛہہ فیسَلٹی ہَسا چھِ آسان تِمَن مَنٛز ایٚولیبٕل ییٚلہِ تِم یور چھِ یِوان چھِ بیٚیہِ ہَسا یِم ٹیٚورِسٹ یِم ہَسا چھِ زیاد پَہمَتھ ییٚتی بارامُلہَسٕے أنٛدۍ أنٛدۍ پٔکۍ روزان تکیاز یِمَن ہَسا چھِ یِمَن ہَسا چھِ آسان صُبحَن گَژھُن مَطلَب کہِ شرنٛز فال چھُ ییٚتتھٕے تور تہِ چھُ یِمَن پَتہٕ پیٚوان گَژھُن گُلمرک چھُ بابا ریشی چھِ ٹَنٛگ مرگ چھُ سُہ تہِ چھُ یِوان ڈِسٹرک بارہمُلہ ہَس مَنٛز پَتہٕ چھِ تِم تور گَژھان اِکو پارک چھِ یَپٲر پَتہٕ چھِ تِم تور گَژھان ییٚتہِ ہَسا چھِ واریاہ مَطلَب کہِ تِم ٹیٚوٗرِسٹ پٕلیس یِمَن مَنٛز یِم ٹیٚوٗرِسٹ مطلب کہِ پھیرنہٕ چھِ گَژھان وِزِٹ کَرنہٕ چھِ گَژھان تہٕ بیٚیہِ ہَسا چھ حال حال حٲلی مَنٛز ہَسا درٛاے بیاکھ اکھ صحت اَفضٲیی مَقام یۄس ہَسا گُلمَرگَس مَنٛز چھِ یِوان تَتھ ہَسا چھِ وَنان بوٗٹا پَتھری تَوے حظ چھِ زیادٕ ٹیٚورِسٹ یِم چھِ تِمے ہَسا چھِ تَوے آسان زیادٕ ییٚتھۍ